یوگا چھِ اَسہِ مدتھ کَران یُس اَسہِ ذہنی تَوزُن کُنہِ ساتہٕ خراب چھِ گَژھان تَتھ منٛز رِلیکٕس گژھ کَم تَتھ منٛز رِلیکٕس گژھنہٕ خٲطرٕ چھِ یہِ مَدتھ اَسہِ کَران سُہ چھُ واریاہ طریٖقو تَتھ منٛز چھِ واریاہ واریاہ ایٚگزَرسایزٕ یِوان تہٕ واریاہ واریاہ پوز یِوان ییٚلہِ أسۍ ڈیلی اَسہِ چھِ ڈیلی ڈیلی ایٚگزَرسایِز کَرٕنۍ امہِ سۭتۍ چھِ ترٛےٚ فٲیدٕ ییٚمہِ سۭتۍ سون سٹرَس چھُ اَمہِ سۭتۍ گژھان

دٔیِم فٲیدٕ چھُ سون باڈی سون جسٕم ترٛیِم چھِ سانٛس بِرٛتھِنگ منٛز چھِ اَسہِ مدد کران